ایمیزان پٮ۪ٹھ حظ کَریو مےٚ بِلیوٗٹوٗتھ ہٮ۪ڈ فون آرڈَر سُہ پیوٚو مےٚ واریاہ درٛوٚگ تَمہِ ڈیٚلؤری تہِ گٔے واریاہ لیٹ میٚیہِ تَمہِ مےٚ یُتھُے سُہ یوٗز کوٚر تَمِچ بیٹرٛی نہ حظ ٲس نہٕ ٹھیٖک کِہیٖنۍ تَتھ حظ اوس نیران کَم ٹایم تہٕ بیٚیہِ نہ حظ ٲسٕس نہٕ بہٕ بوزان تہِ کِہیٖنۍ نہٕ مےٚ حظ دپیو بہٕ کَرٕ سُہ وۄنۍ واپَس تِمو نہ حظ روٚٹ نہٕ مےٚ سُہ کینٛہہ